یتھ پٲٹھۍ زن سون مذہب چھُ اسلام تہٕ أسۍ چھِنہٕ یِم ایڈِیلز آف گاڈ بناوان کینٛہہ یِمن نہٕ بڑٮ۪ن دۄہن پٮ۪ٹھ تِکیازِ اسہِ چھُنہٕ اسلام یا ونو پنُن مذہب یُس زن چھُ اسہِ یہِ چھُنہٕ اسہِ اجازت دِوان یِمن چیزن کینٛہہ أسۍ چھِ کرن اۭں بروسہٕ اۭں پننس رۄبس پٮ۪ٹھ یُس زن اسہِ زانٛہہ تہِ چھُ وٕچھمُت تِکیازِ سُے یی اسہِ اسہِ چھُ آمُت وننہٕ زِ اسہِ ییہِ اللّٰہ تعالیٰ ہاونہٕ قیامتہٕ کِس دۄہس پٮ۪ٹھ سُہ ہایہِ اسہِ پیُن چہرے مُبارک تہٕ أسۍ چھِنہٕ أسۍ ہیٚکو نہٕ کہٕنۍ تہِ تصویر تٔمۍ سٕنٛز بنایِتھ تہٕ یہِ چھُ یِوان واریاہ غلط سٲنِس مذہبس منٛز ماننہٕ تہٕ اتھ پٮ۪ٹھ چھُنہٕ اسہِ کٕہٕنۍ تہِ اتھ پٮ۪ٹھ چھِ اسہِ گۄنۂے یوتن مِلان تہٕ اسہِ ہیٚکہِ نہٕ اتھ پٮ۪ٹھ کانٛہہ تہِ ثواب میٖلِتھ سُہ أسۍ ہیٚکو نہٕ یِمن چیٖزن یِم چیٖز کٔرِتھ کینٛہہ پننِس مذہبس منٛز